یِم ہَسا کَشمیٖرٕکۍ چھِ تِم چھِ یِوان زیادٕ تَر زاننہٕ پَننہِ ٹرٛیڈِشنہٕ سۭتۍ کَشمیٖرَس منٛز یُس ساروٕے کھۄتہٕ مَشہوٗر ٹرٛیڈِشَن گوٚو سُہ گوٚو گۄڈنیُک اگر أسۍ دِمو گۄڈنِچی یہِ سُہ گوٚو پھیٚرَن دوٚیِم چھِ یِوان کانٛگٕر تَتھ منٛز یا ییٚتیُک گیٚوُن یا مَطلَب باقٕے یِم چھِ تِم دوٗر لاگٕنۍ زیٖٹھۍ حَبہٕ خٲتوٗن سِٹایلَس منٛز روزُن اِتھ کٔنۍ یا کٲشُر یہِ چھِ ترٛاوان واریاہ زَبانہِ سانہِ تہِ اَثر یُس أسۍ کَشمیٖری زَبان وَنان چھِ تَتھ تہِ چھِ پیٚوان اَمہِ سۭتۍ واریاہ زیادٕ اَثر اَکھ کٲشُر یی پہچاننہِ پَننہِ زَبانہِ سۭتۍ یۄس تٔمِس سۄ کٲشِر زَبان چھِ یا باقٕے اَگَر أسۍ وَنو کٲشِر زَبانہِ ہُنٛد کیٛاہ اَثَر چھُ سانیٚن یَتھ کَلچَرَس پیٚٹھ مطلب مِثال اگر أسۍ نِمو عیٖد اَگَر ییٚتہِ بٔڑۍ دۄہ آسَن یا نَوروز نِمو ییٚتہِ ہیٚکَن نہٕ اُردو زَبانہِ منٛز بٲتھ یا رِکارڈ ؤنِتھ کیٚنٛہہ اگر ییٚتہِ وَنَن ییٚتہِ وَنَن کٲشِر زَبانہِ منٛز اگر مِثال نِمو أسۍ چھِ وَنان عیٖد آیہِ رَسہٕ رَسہٕ وَنو عیٖدِ پیٚٹھ یہِ ہور یُس یِوان چھِ وَننہٕ کٲشِر پٲٹھۍ یا نَوروزٕکۍ دۄہ یُس أسۍ یہِ چھِ کَران مطلب مَناوان بوٚڑ دۄہ تَتھ منٛز اگر کانٛہہ وَنو تَتھ منٛز وَنو نوروز آو رَسہٕ رَسہٕ یِمَے یِمَے چھِ کٲشِر زَبانہِ ہِنٛدۍ یَتھ منٛز أسۍ مطلب یَتھ منٛز یہِ کٲشِر زَبان چھِ مشہوٗر گٔمٕژ کٲشِر زَبانہِ ہِنٛدۍ مطلب ہیٚکہِ اَکھ کٲشُر سَمجھِتھ بیٚیہِ یا باقٕے اَگَر ٲں کٲشِر زَبانہِ ہِنٛدۍ الگ الگ یِم چھِ اگر کٲشِر زَبان یہِ ٲں مطلب ٲں واریاہ ہورۍ چھِ اَتھ منٛز یا خاندَر آسان ییٚتہِ خانٛدرَس منٛز چھِ یِوان گیٚونہٕ یِہٲے زَبان زیادٕ تَر ہورۍ یِن وَننہٕ کٲشِر زَبانہِ مَنٛز گیٚونہٕ یی سُہ تہِ گیٚونہٕ کٲشِر زَبانہِ مَنٛز تٔمہِ کِنۍ چھِ کٲشِر زَبان واریاہ زیادٕ ضُروٗری اِستعمال ییٚتہِ گژھان کٲشِر زَبانٕے چھِ پانہٕ کٲشِر ہُنٛد کٔشیٖر ہُنٛد کَلچَر کٔشیٖر ہُنٛد ٹرٛیٚڈِشَن